اِنڈیاہَس منٛز اگر أسۍ وٕچھو وٕنکٮ۪س چھِ جاب مارکیٹ سورُے آنلایِن اگر ہَسا أسۍ وٕچھو وٕنکٮ۪س یُس تہِ کانٛہہ چیٖز چھِ جاب ٲسۍ تَن یا اَسہِ ٲسۍ تَن خُریٖدٕ فروختہٕ کَرٕنۍ سُہ ہَسا چھُ وٕنکٮ۪س آنلایَن اگر أسۍ وٕچھو اِنڈیُک جاب مارکیٹ چھُ وٕنکٮ۪س سُہ چھِ وارَیاو تھرٛوٗ سوشَل میٖڈیا پٮ۪ٹھ تہِ وٕنکٮ۪س چَلان اگر أسۍ وٕچھو وٕنکٮ۪س چھِ لُکھ فیس بُکَس سۭتۍ تہِ جاب حٲصِل کَران باقٕیَن باقٕیَن چیٖزَن منٛز چھِ یِم کَران اَتھ منٛز اگر أسۍ وٕچھو وارِیاہ چیلینٛجِز چھِ پٮ۪وان یِمَن فیس کَرٕنۍ وارِیاہ چیلینٛجِز چھِ فار ایٚگزامپٕل یِمَن چھُ پٮ۪وان کَنٹیٚنٛٹ بَناوُن اَمہِ خٲطرٕ اَمہِ خٲطرٕ چھِ یِمَن ؤرٕک پٮ۪وان کَرٕنۍ دۄہ راتھ اَمہِ پروجَکٹ خٲطرٕ یُس یہِ جاب مارکیٹ چھُ اِنڈیاہَس منٛز یہِ ہَسا چھُ وٕنکٮ۪س اَکھ چیلینٛجِنٛگ جاب مارکیٹ تہٕ یعنی کہِ اَتھ منٛز ہَسا چھُ ہَسا چھُ یِمَن کَنٹِنیوسلی پٮ۪وان پَنُن ہَنٛڈرَنٛڈ پٔرسَنٛٹ دیُن تیٚلہِ ہَسا روزَن یِم اَپ ٹُو ڈیٹ تہٕ کامیاب تہٕ اِنڈَہُک یُس یہِ جاب مارکیٹ چھُ اَتھ منٛز ہَسا چھِ وٕنکٮ۪س تۄہہِ وٕچھان چھُو یہِ ہَسا چھُ وٕنکٮ۪س یعنی کہِ ییٚتہِ پٮ۪ٹھ ہَسا کووِڈ گوٚو تَتہِ پٮ۪ٹھ گٔے وارِیاہ حالات خراب تہٕ پرٛایویٹ سٮ۪کٹَر ہَسا یُس اوس اِنڈیاہَس منٛز سُہ ہَسا گوٚو وارِیاہ کَم کَم گوٚو یعنی کہِ گورمٮ۪نٛٹَس منٛز تہِ سُہ وٕنکٮ۪س گورمٮ۪نٛٹ سٮ۪کٹَرَس منٛز تہِ چھُ وارِیاہ کَم جاب سُہ چھِ وٕنکٮ۪س گورمٮ۪نٛٹ سٮ۪کٹَرَس منٛز اگر أسۍ وٕچھان ٲسۍ اَمہِ برٛۄنٛہہ واریاہ جابٕس ٲسۍ آسان وٕنکٮ۪س چھِ اگر أسۍ وٕچھو پٔرۍ وِنۍ چھِ لِکھوِنۍ چھِ یِمو نہٕ کِہیٖنۍ چھِ وٕنکٮ۪س یعنی کہِ حٲصِل یِمَن وٕنکٮ۪س کَم جابَس چھِ مِلان وٕنکٮ۪س تہٕ أسۍ چھِ مطلب کَران کوٗشِش وٕنکٮ۪س یُہٲے جابٕس گژھِ زیادٕ زیادٕ آسٕنۍ تاکہِ روزگار مِلہِ ہے سارنٕے تہٕ اگر أسۍ کَرَنٹہٕ وٕچھو چَلینٛجِز چھِ وٕنکٮ۪س ییٚمہِ آیہِ پی ایچ ڈی تہِ چھِ کٔرِتھ ایم فِل تہِ چھِ کٔرِتھ بَجہِ بَجہِ ڈِگری تہِ چھِ کٔرِتھ ایم ایس سی تہِ چھِ کٔرِتھ ایٚم اے تہِ چھِ کٔرِتھ مگر جاب چھِنہٕ کِہیٖنۍ اگر أسۍ وٕچھو پرٛایویٹ سیٚکٹَرَس منٛز تہِ چھِ وٕنکٮ۪س وارِیاہ فاینانشَل کرٛنٛچ وٕنکٮ۪س تَمہِ آے چھُنہٕ تَتہِ تہِ جاب مِلان کِہیٖنۍ کٮ۪نٛژھن سٹیٹَن منٛز چھِ وٕنکٮ۪س اَصٕل جاب مِلان تہٕ کٮ۪نٛژَن منٛز چھِنہٕ کِہیٖنۍ تہٕ اوٚوَرآل چھُ وٕنکٮ۪س مارکیٹ ڈاوُن جابُک یعنی کہِ وٕنکٮ۪س ہَسا چھِ وارِیاہ حالات خراب اَتھ رِلیٹِڈ